پَنٛداہ اَگستہٕ کُنوُہ شیٚتھ سَتتٲجی منٛز گوٚو ہنٛدوستان آزاد اَنگریزو نِش اَتھ منٛز کٔر ساروٕے کھۄتہٕ زیادٕ جدوجہد گانٛدھی جِیَن نَو اَگستہٕ چھُ یِوان مَناونہٕ زَنانَن ہُند دۄہ اسہِ پَزیٚن زَنانن احترام کَرُن یِمَن پَزیٚن پَنٕنۍ حقوٗق دِنۍ پانٛژھ ستَمبر چھُ یِوان اُستادَن ہنٛد دۄہ مَناونہٕ اسہِ پَزِ ٲں پَننیٚن اُستادَن عزت و احترام کَرُن مٔیی اکھ چھُ یِوان مزوٗرَن ہُند دۄہ مَناونہٕ اسہِ پَزِ یِمَن مطلب مزوٗرۍ بَڑھاوٕنۍ ژۄدہ نَومبر چھُ یِوان بَچَن ہُنٛد دۄہ مَناونہٕ